بہٕ گٔیَس اوٚترٕ دُکانَس پؠٹھ مےٚ أنۍ تَتہِ پیالہٕ تِم ٲسۍ واریاہ بٔڑۍ پیالہٕ مےٚ کٔرٕنۍ تِم واریاہ زیادٕ خۄش یِم تِم دُکاندار ٲسۍ تِمو ووٚن مےٚ اَتھ ہؠکِو تُہۍ گرِکؠن بٲژن ہٕنٛدۍ فوٹو تہِ لٲگِتھ مےٚ کٔرِن تِم واریاہ حدٕ کھۄتہٕ زیادٕ خۄش مگر تِم دُکاندار ٲسۍ واریاہ زیادٕ اَصٕل تِمو ووٚن مےٚ أسۍ دِموٚے ژےٚ امہِ بَدلہٕ بَدَل کیازکہِ یہِ چھُنہٕ اَصٕل مال کینٛہہ تِمو دِتۍ مےٚ تمہِ پَتہٕ تَتھ بَدَل ییٚلہِ مےٚ تِم وٕچھ تِم ٲسۍ واریاہ زیادٕ اَصٕل تِم ٲسۍ مگر تھوڑا بہت درٛوگۍ پہمَتھ مےٚ أنۍ تِمَے ییٚلہِ مےٚ پَتہٕ تِم گَرٕ أنۍ گۄڈٕ وٕچھ میانیو ساروِیو ویسو تِم گٔے واریاہ زیادٕ خۄش تِم تہِ ٲسہٕ مےٚ وَنان کہِ اَسہِ چھِ وَنان أسۍ اَنو یِمَے مگر ییٚلہِ مےٚ مےٚ ووٚن مےٚ دوٚپ نہٕ تِمَن مےٚ کَتہِ چھِ یِم أنۍ مٕتۍ مےٚ تھو یہِ تانؠتھ پانسٕے نِش پَتہٕ ییٚلہِ مےٚ تِم گَرٕ أنۍ مےٚ أسۍ چھِ لَکُٹ بوے سُہ گوٚو واریاہ زیادٕ خۄش ییٚلہِ تٔمۍ پَنُن فوٹو تَتھ پیالَس پؠٹھ وُچھ أسۍ ٲسۍ گَرِکۍ بٲژ گٔے واریاہ زیادٕ خۄش تِم ٲسۍ سٲری پَتہٕ پیاران کہِ چاے ہُنٛد وق کَر واتہِ أسۍ چَمہو یِمَن بَڑؠن پیالَن منٛز چاے أسۍ ٲسۍ سٲری شامَن اِکوَٹَے بِہِتھ چاے چؠوان أسۍ گَرِکۍ گٔیہِ واریاہ زیادٕ خۄش بیٚیہِ بہٕ تہِ ٲسٕس پَتہٕ واریاہ زیادٕ خۄش بیٚیہِ اوس مےٚ لۄکُٹ ہیٚو بوے سُہ اوس واریاہ زیادٕ حدٕ کھۄتہٕ زیادٕ اوس سُہ خۄش تِم سُہ اوس سُہ پیالہٕ پانہٕ سےٕ سۭتۍ پَکناوان